مےٚ چھِ زندگی ہُنٛد خاب اَکھ مطلب فیوٗچرَس مںٛز بہٕ چھَس ٮ۪ژھان ییٚلہِ بہٕ کینٛژاہ حٲصِل کَرٕ مطلب پٔرِتھ لیکھِتھ مَکلاو بہٕ چھَس یَژھان ٹیٖچَر بَنُن ٹیٖچَر کیٛازِ چھَس بہٕ ٮ۪ژھان بَنُن تِکیٛازِکہِ میٛٲنہِ سۭتۍ تہِ میلہِ کٲنٛسہِ فٲیدٕ بہٕ پَرناوَان لیکھناوَان کانٛہہ ییٚمہِ سۭتۍ تِمَن أچھَن منٛز گاش ای یِتھ کٔنۍ بہٕ چھَس پنٛنیو اُستادو پرنٲومٕژ لیکھنٲومٕژ یَتھ یور تانۍ واتنٲومٕژ پَرنٲیِتھ لیکھنٲیِتھ اِتھَے کَنَتھ چھَس بہٕ یَژھان بہٕ تہِ مطلب بہٕ تہِ پرناوَکھ لیکھناوَکھ چاہے چاہے پَنُن آسہِ یا وۄپَر آسہِ تِتھَے کٔنۍ چھَس بہٕ تہِ ٮ۪ژھان مطلب بہٕ کَرَکھ تِم علمہِ کہِ علمٕچ روشنی سۭتۍ آگاہ